اَگر گِندنٕچ دروٚکنٕچ کَتھ چھِ یِوان تہٕ تیٚلہِ چھُ یہِ واریاہ زیادٕ اَصٕل ییٚمہِ سۭتۍ چھُ نہٕ اِنسان گِندٲنی یوت کِہینۍ نہٕ اَسہِ چھُ باسان ٹایم پاسا چھُ مَگر نہ یہِ چھُ اِنسان سنٛدۍ صحت خٲطرٕ واریاہ ضروٗری تہٕ یُس سَکسیٚس تہٕ فیلِیر چھُ سُہ چھُ یُس سَپوٹٕس چھُ تَتھ منٛز چھُ سُہ اکھ مین چیٖز اَتھ منٛز چھُ اِنسان گۄڈٕنیتھٕے وُچھان کاڈِنیشن چھُ وُچھان تہٕ اَتھ سَپوٹسس منٛز چھِ أسۍ وُچھان ٹایمِنگ تہِ تہٕ اَتھ سَپوٹسس منٛز چھِ أسۍ ہیٚچھان ٹایمِنگ تہِ اَتھ منٛز چھِ أسۍ ٹیٖم ؤرٕک ہیٚچھان اَتھ منٛز چھِ أسۍ ڈِسِپِلنۍ ہیٚچھان اَتھ منٛز چھِ أسۍ سَکسیٚس تہِ ہیٚچھان اَتھ منٛز چھِ أسۍ فیلیر تہِ ہیٚچھان تہٕ مےٚ چھُ باسان سَپوٹٕس چھُ سُہ اکھ چیٖز یُس اَسہِ ہر کانہہ چیٖز چھُ ہیٚچھناوان تہٕ اَگر أسۍ وَنو کہِ سَکسیٚس کِتھ کَنیتھ چھِ اَتھ یُس فیلیر چھُ آسان سُہ کِتھ کَنۍ ہیٚکہِ واریاہ اَصٕل پَنٕنِس سَپوٹسس منٛز کٔرِتھ بے شک ہَر کُنہِ چھُ آسان اُتار چڑاو مَگر مَسلہٕ چھُ یِتھۍ کَنن زِ پَتہٕ چھُ اِنسانَس تھوٚد وۄتُھن اِنسانَس منٛز چھُ اکھ سِٹیمنا آسان ییٚمہِ سۭتۍ اِنسان چھُ یہِ وَنان نہ اَگر مےٚ کَرُن چھُ مطلب بہٕ کَرٕ یہِ فار ایٚکزامپٕل اَگر أسۍ کَبڑی گِندو اَسہِ چھُ تھوُن ذہنَس منٛز نہ بہٕ اَنُکھ ژور پانٛژھ پٕلیر اَوُٹ کٔرِتھ تہٕ دٮ۪ماغس منٛز چھُ تھوُن نہ بہٕ کرکھ یِم اَوُٹ تہٕ پَتہٕ چھُ گژھُن اِنسان تہٕ نہ کرٕنۍ چھِ کٲم تہٕ سَپوٹٕس چھُ واریاہ اَصٕل یہِ گژھِ گنٛدُن اِنسان چھُ سیٹ روزان